اَسلام علیکُم آ ٹھیٖک چھِو اَصٕل پٲٹھۍ آ تُہۍ چھِ تُہۍ چھِ اَحمد سی سی سی کیمرا اِنسٹالَیٚشن پیٚٹھ آ جِناب تۄہہِ پیٚوٕ یاد أسۍ چھِ گرٛیٖن ویلی سکوٗل پیٚٹھ آ آ تٔتھۍ مُتٔعلِق چھِ کَتھ حظ ایٚکچوٗلی چھِ اَسہِ یہِ پرٛابلِم گٲمٕژ سکوٗلَس منٛز تہٕ اَسہِ چھِ تھوڑا بہت ییٚتہِ رابری گٲمٕژ ژوٗر حظ گٲمٕژ تہٕ وۅنۍ اوسُس بہٕ پانہٕ اَزبٲگۍ یہِ کران چیک مَگر واریاہ سی سی کیمرا چھِنہٕ آپرٛیٹ حظ اَصٕل پٲٹھۍ مےٚ باسان یِم چھِنہٕ ؤرکِنٛگ منٛزٕے حظ یِم چھِنہٕ واریاہ لیٚبہِ ہُنٛد گیلری ہُنٛد گراونٛڈُک ہَے یُس حظ یہِ گیٹَس پیٚٹھ لوگ حظ کیمرا تہٕ یہِ تہِ چھُنہٕ چلان یِم زٕ پٲنٛژھ کیمرا چھِی مطلب اَتہِ چھُ سیٚود بِلیک یِوان بوزنہٕ حظ آ آ اَتہِ چھِ ژوٗر گٲمٕژ اَتہِ چھُنہٕ مےٚ سَمجھے تران یِم پانٛژھ کیمرا کیٛازِ چھِنہٕ گژھان حظ مطلب آپریٹ یم کیٛازِ چھِنہٕ کٲم کران حظ کیٛازِ کہِ ؤنکیٚس چھَ اَسہِ ژور مین چیٖز چھِ یِہَے لگاونُک یِہَے مطلب چھُ اَسہِ یِہَے چھِ اَتھ بیٚنفِٹ مَگر ؤنکیٚس چھِ یِم پٲنٛژھ حظ یِم چھِنہٕ کٲمٕے کران حظ آ آ پٍنٛٛژٕہ کیمرا حظ اَہَن حظ زٕ ژور پانٛژھ درٛایہِ نوَن فنٛگشن ؤنکیٚس حظ اَسہِ تہِ لگہِ ہے نہٕ پَے کیٚنٛہہ اَسہِ گٔے ژوٗر حظ یَتھ تھوڑا بہت پرٛابلِم لیبریری منٛز گٔے ژوٗر أسۍ سَنٕے وَنہِ مگر یہِ ؤنۍ تَو مےٚ وَنہِ وۅنۍ یُس یہِ ژوٗر گٲمٕژ یہِ ہیٚکوا حظ کیم ڈِڈیٚکٹ کیٚنہہ ثوٚبوٗتا ووٚبوٗتا میلے تَمہِ بدلہٕ اچھا بیٚیہِ حظ اوس عرٕض یہِ کِتھٕ کٔنۍ یہِ ہیٚکوا تُہۍ فونَس پیٚٹھ حظ آپرٛیٹ فار ایٚکزا أسۍ چھِ گرِ نایٹَس اِیونِنٛگ أسۍ ہیٚکوا حظ وُچھِتھ ٹھیٖک حظ بیٚیہِ ؤنۍ تَو مےٚ اَتھ کۭژاہ میموری آسہِ یہِ مطلب اَتھ ڈیسک ٹاپ ہَے تی حظ مےٚ وٲژ نا زٕ ہَتھ شُونٛزاہ جی بی حظ مےٚ باسان اَگر آو تیٚلہِ نِن ژٕ کاپی حظ واریاہ ٹیرا بایِٹ ترٛےٚ ژور آ بیٚیہِ چھُ اَتھ بیک اَپ میٛانہِ حِسابہٕ تھاوُن تۄہہِ حظ بیک اَپ وَن مَنتھٕ گٔژھۍ أسۍ وُچھِنۍ اپریل وَن مَنتھٕ پَتہٕ گوٚژھ یہِ ڈِلیٖٹ آٹومیٹکٕلی گژھُن حظ چلو ضروٗر تہٕ ضروٗر کیٛازِ کہِ اَسہِ چھُ سکوٗلَس پرٛابلِم گٲمٕژ اَسہِ چھِ مین چیٖز یِہَے حظ تُلٕنۍ چلو صبُحس وٲتۍزیٚو مارنِگَس ٹھیٖک چھِ حظ چلو اَدٕ کیٛاہ اسلام